آ اگر أسۍ وٕچھو آز کَلٕکۍ فوٹو یا أسۍ کِتھ پٲٹھۍ چھِ آز فوٹو تُلان اَپڈیشَن آے سانٮ۪ن فونَن منٛز یا کیمرا آے نٔے نٔے ڈِجٹَل آو وٕنۍکٮ۪س وٕنۍکٮ۪س چھِ تِم کیمراز یِمہٕ مطلب مطلب لَچھَن مَنٛز چھِ مطلب بٔڑۍ بٔڑۍ کیمراز یِم فوٹو چھِ تُلان کِلِک کَران صاف مگر أسۍ پرٛٲنۍ فوٹو وٕچھو آز تہٕ تَتھ کیٛاہ بیٚیہِ چھِ آز ہٮ۪کان أسۍ أسۍ چھِ کَران عام یُس فوٹو شاپ أسۍ چھِ کَران ییٚلہِ أسۍ فوٹو تُلو آزٕ أسۍ چھِ کَران تَتھ مطلب اٮ۪ڈِٹ کَران تھوڑا کَران صاف بُتھ ہُہ کَران یہِ کَران اگر نہٕ آسہِ تہِ ہُتھ پٲٹھۍ کَران یِتھ پٲٹھۍ کَران مطلب اَپڈیشَن آے آز چھِ اَپڈیشَن واریاہ یِم برٛونٛہِم فوٹو ٲسۍ بہٕ چھُس پانہٕ واریاہ برٛونٛہِم فوٹو زٕ ساس تہٕ لگ بگ لگ بگ زٕ ساس شےٚ ہَس منٛز مےٚ چھِنہٕ یاد پوٗرٕ چھُم نہٕ یاد اَلبَتہ زٕ ساس شےٚ ہَس منٛز چھُ مےٚ تُلمُت گُلمَرگہِ فوٹو واریاہ لۄکُٹ اوسُس بہٕ تَمہِ ساتہٕ

مطلب تَتہِ وٕچھ مےٚ اَکھ چیٖز تَتھ تَتھ فوٹوَس منٛز چھُس بہٕ آز تہِ سَنان زِ کہِ یُس تَمہِ ٹایمُک سُہ مطلب اَلگٕے سُہ یاد چھِ پٮ۪وان گۄڈٕنٮ۪تھٕے چھِ پٮ۪وان سُہ سیٖن یاد کیٛاہ اوس بہٕ تَمہِ ساتہٕ کوٗتاہ لۄکُٹ اوس بہٕ تَمہِ ساتہٕ یا کیُتھ اوسُس بہٕ تَمہِ ساتہٕ یا کَمہِ حِساب اوسُس بہٕ تَمہِ ساتہٕ یا تَمہِ ساتُک ٹایم کیٛاہ اوس کَلچَر کیٛاہ اوس مطلب سون یُس ذہن میون ذہن کیٛاہ اوس تَمہِ ساتہٕ سُہ چھِ مےٚ پٮ۪وان یاد دٔیِم دٔیِم چھِ مےٚ پٮ۪وان یاد یہِ کہِ زِ کہِ ییٚلہِ بہٕ وٕچھان چھُس تَتھ فوٹوَس کُن تَتھ چھُس بہٕ وٕچھان اَلگٕے اٮ۪کٕسپرٛٮ۪شَن وٕچھان تَتھ منٛز مےٚ یہِ نوٚوُے اِموشن مطلب وٕنۍکٮ۪س چھِ وٕچھان یہِ أسۍ چھِ عام آز تہٕ اگر أسۍ تُلو فوٹو سٮ۪لفی کیٛاہ سا پھَلٲنۍ چھِ آز اگر أسۍ بتہٕ کھٮ۪مو سِنیپ سوزو پھَلٲنِس گۄڈٕ سوزہَکھ فوٹو سُہ پھَلٲنِس گۄڈٕ سوزو فوٹو گۄڈٕ کَر سا یِتھ پٲٹھۍ کیٛازکہِ اَسہِ چھِنہٕ آز تِم سۄ اِموشنٕچ سۄ مطلب دِلچَسپی چھَنہٕ آز أسۍ تُلو یاد گٲری موٗجوٗب أسۍ چھِ دَپان نَہ وَل أسۍ کَران چھِ اٮ۪نجایمٮ۪نٛٹ یِہوٚے آز یہِ فوٹوَن وۄنۍ البتہ اگر أسۍ پرٛٲنۍ فوٹوز پرٛٲنۍ فوٹو اَکھ تُلو یہِ چھِ روزان یادگار یہِ چھِ روزان مطلب موٗجوٗد یہِ چھِ روزان مطلب یہِ ہٮ۪کو أسۍ بیٚیہِ پانٛژھِ وٕہٕرۍ وٕچھِتھ پانٛژھِ دَہہِ ؤہٕرۍ وٕچھِتھ مطلب یہِ روزِ اَسہِ تِم تَمہِ اَسہِ یہِ وقت یاد بیٚیہِ کیٛاہ چھِ أسۍ آز تھِنٛک کَران یِم اول اولڈٕ فوٹو ٲسۍ اَسہِ اولڈ فوٹو چھِ تھوڑا مطلب صاف چھِنہٕ یِم کیٚنٛہہ تھوڑا چھِ گۄٹۍ آیہِ یِم تہِ اَلبَتہ آز کَل فوٹو چھِ آز چھِ ڈِجِٹَل آز چھُ واریاہ صاف یِوان بٕلَر یِوان زَبَردست یِوان فوٹو بیٚیہِ ہٮ۪کو أسۍ آز اٮ۪ڈِٹ کٔرِتھ اَسہِ کَمہِ طٔریٖقہٕ آسہِ فوٹو بَناوُن کَلَر مَہ آسٮ۪س کھالُن فوٹوَس سُہ تہِ ہٮ۪کو أسۍ کٔرِتھ سورُے ہٮ۪کو أسۍ کھٲلِتھ کیٛازِکہِ آز چھِ ییٖژاہ ٹٮ۪کنالجی تہٕ بیٚیہِ ہٮ۪کو أسۍ آزٕ یُس اَسہِ یہِ فوٹو آزٕک چھِ اَتھ منٛز مےٚ ووٚن گۄڈَے اَتھ منٛز چھِنہٕ تیٖژاہ اِموشنٕز اَسہِ آز ہاوان کیٚنٛہہ کیٛازکہِ أسۍ اگر آز تُلو فوٹو آز چھِ أسۍ یہِ اٮ۪نجایمٮ۪نٛٹ خٲطرٕ تُلان یہِ چھِنہٕ کیٚنٛہہ بیٚیہِ أسۍ ما وٕچھو بیٚیہِ پانٛژھِ وٕہٕرۍ دَہہِ وٕہٕرۍ نَہ أسۍ چھِ دپان ژٕھن بلاے او